بِسمہ اللہ رحمٰن رحیٖم مےٚ حظ چھُ دوس اَکھ ییٚلہِ حظ یہِ پَکان وَکان چھُ ییٚلہِ یہِ وارٕ زیادٕ پَکان چھُ أمِس حظ چھِ کَران زنٛگَن دَگ زیادٕ ہٮ۪کان چھُنہٕ یہِ پٔکِتھ ؤکِتھ کِہیٖنۍ وۄنۍ حظ اوس مےٚ یہِ دَپان بہٕ گژھٕ ڈاکٹٕرَس نِش ہَسپہِ ڈسٹِک ہاسپِٹَل کوٚیہِ ہَم اور یہِ اوس دَپان بہٕ گژھٕ ڈاکٹَر صٲبَس نِش بہٕ کَرناو تٔتی علاج بہٕ دیٛاناو نظراہ پانَس مےٚ کیٛاہ دٔلیٖل چھِ بہٕ کیٛازِ چھِ یِوان زیادٕ تھکاوَٹ زنٛگَن چھَم کَران دَگ زیادٕ اور بہٕ وٕچھ یہِ مَہ چھِ مےٚ کَمزوٗری ویسے چھِ یہِ کَمزوٗری یی أمِس أمِس دوٚپ مےٚ أسۍ کَرو یہِ گَری مَسلہٕ حَل ژےٚ چھی یہِ کَمزوٗری ژٕ اَن گَری کیٚنٛہہ دَوا وَوا گَری کھےٚ ژٕ اَگر ژٕ کیٚنٛہہ کٮ۪لشِیَم کھیٚیَکھ یا اَیرَن ٹانِک یا کھیٚیَکھ میوٕ ٹھوٗل کھیٚیَکھ یا دۄد وۄد چیٚیَکھ یہِ ژےٚ گژھی بیٚیہِ کَر رٮ۪سٹ دَہ پَنٛداہ دۄہ ژےٚ گژھی فرق پانَے ڈاکٹَرَس نِش گژھُن چھُنہٕ ضٔروٗرَتھ تہِ کِہیٖنۍ اِسلیے کَر ژٕ ژٕ کَر رٮ۪سٹ گَری رٮ۪تَس کھنٛڈَس اور اِنشاء اللہ ژٕ گَژھکھ ٹھیٖک